کُس چھُ سُہ بٲتھ یُس تُہۍ ہا پسند چھُ بیٚیہِ ہمیشہٕ چھُو گیٚوُن یژھان سٲنۍ ماجہِ زیٚوِ ہُند کٔشیٖرِ ہُند فی کانٛہہ بٲتھ چھُ مزٕدار تہٕ میوٗٹھ ییٚتہِ چھِ سٲلِم بٲتھ اکھ أکِس کھۄتہٕ کانٛہہ اکھ بٲتھ تُلُن تہٕ یہِ ونُن یہِ چھُ میون ساروٕیو کھۄتہٕ سُہ بٲتھ یُس بہٕ زیادٕ پسند چھُس کران چھُنہٕ ممکِن کیٚنہہ کیازِ کہِ فی کانٛہہ بٲتھس چھُ پنُن پنُن مزٕ تہٕ پنُن پنُن لطافت فی کانٛہہ بٲتھس منٛز چھُ پنُن پنُن اکھ الگ پیغام آسان ییٚمہِ کِنۍ زنہٕ کٔشیٖرِ منٛز ہتہٕ بٔدۍ بٲتھ چھِ یم وٕنیُک تانۍ بوزنہٕ تہِ چھِ تہٕ بوزان تہِ چھِ تمو منٛز چھُ اکھ بٲتھ یُس شمیٖما آزادن گیومُت چھُ بناوُن بیٚیہِ جنتے بے نٔظیٖر ؤتھِو بدلیو پنُن تقدیٖر سُہ چھُ کٔشیٖرِ خٲطرٕ سُہ بٲتھ گیومُت شمیٖما آزاد سُہ چھُ بڑٕ تٔمۍ پنٕنۍ تتھ مٔدِرۍ آوازِ منٛز سُہ پیغام دِیُتمُت زِ کٔشیٖرِ ہُند اصلِیت کیاہ چھِ کٔشیٖر کیاہ چھِ أسۍ ہسا بدلاوو بیٚیہِ پنُن تقدیٖر أسۍ بناوو بیٚیہِ تِتھُے یہِ جنت بے نظیٖر ییٚمہِ ہا سۭتۍ ہا ییٚمہِ ساتہٕ ہسا أسۍ ہر کانٛہہ زٲژ ہُند لُکھ اوس أکِس گامس منٛز روزان نہ اوس زاتھ پاتھ نہ اوس مزہب نہ اوس کانٛہہ چیٖز سٲلم ٲسۍ سُہ بٲے بندُت بٔنتھ روزان تہٕ سُہ اوس سون جنت کشمیٖر سُے کشمیٖر ہسا بناوون أسۍ بیٚیہِ ییٚمہِ بٲتھُک پیغام چھُ شمیٖما آزاد پننہِ تٔمۍ مٔدٕر آوازِ منٛز ونان زِ أسۍ ہسا بناوو بیٚیہِ بیٚیہِ یہِ کشمیٖر تِتھُے یُس یُس ہسا یہِ اوس برٛونہہ کالہِ ییٚلہِ ہسا ییٚتہِ اکھ ہمساے مسلمان اوس آسان اکھ ہمساے ہِنٛدوٗ اوس آسان اکھ ہمساے سِکھ اوس آسان اسہِ نسا ٲس نہٕ یہِ فرق تمہِ وِزِ کیٚنہہ تمہِ وزِ ہسا ٲسۍ سٲلم مزہبی جاین عزتھ کران استانن منٛدِرن گُردٕوارن سارنٕے اوس پنُن پنُن عزتھ نہ اوس کانٛہہ یہِ زانان زِ یہِ چھُ بیٚکہِ مزہبُک عِبادتھ کرنٕچ جاے تہٕ بہٕ کیازِ کرٕ اتھ عزتھ نہ تمہِ وِزِ ٲس سٲلم فی کُنہِ مزہب چہِ جایہِ عزت تہٕ احترام کران أسۍ ہسا کرو بیٚیہِ تِتھُے کشمیٖرتعٲمیٖر تمہِ خٲطرٕ ہسا چھِ اسہِ وۄتھُن اسہِ ہسا چھ کمر گنڈُن سُہ بٲتھ چھُ سکھ مشہوٗر آز تہِ تہٕ بوزان تہِ چھِ تمہِ بٲتھٕ سۭتۍ چھُ سُہ اکھ جزبہٕ پٲدٕ گژھان سُہ بٲے بنتیُک کُس بٲے بندیُت یُس برٛونہہ کالہِ ییٚتہِ کٔشیٖرِ منٛز روا تہٕ داوا اوس لُکھ ہسا چھِ وٕنکیٚن تہِ وانان برٛونہہ کالہِ یُتھ بٲبے ندیُت اوس تِیُتھ نہ سا چھُ نہٕ وٕنِکین کینٛہہ بٲتھٕ سۭتۍ چھُ بڑٕ سکوُن یِوان اِسانس سُہ پرٲنۍ سُہ یاد چھِ پیوان ییٚلہِ یہِ وقت گزران آسہِ یم تمِ دۄہ لوٗکھ آسن تم آسن بڑٕ خۄش تہٕ خۄش نصیٖب یم تتھ دورس منٛز روزان آسان کٔشیٖرِ منٛز ہسا چھِ وارِیاہ بٲتھ یم اسہِ اِتھ اِتھ پیغام دِوان چھِ یم اسہِ زندگی منٛز سیٚٹھاہ ضوٚرتھ چھِ لگان یِمن ہنٛز پزِ اسہِ سیٚٹھاہ خیال تہِ تھاوُن إہُند سیٚٹھاہ عزتھ تہِ کرُن یِمن ہسا پزِ اسہِ لول برُن پننہِ ماجہِ زیٚوِ پرِ پزِ اسہِ لول برُن اسہِ پزن ہمیٚشہِ پنٕنۍ کٲشِر پٲٹھی کٲشِر بٲتھ بوزٕنۍ چاہے أسۍ کانٛہہ تہِ کٲم کران آسو یا کانٛہہ تہِ ٹایم ییٚلہِ اسہِ مۄکجار آسہِ تمہِ وِزِ تہِ پزن اسہِ کٲشِر بٲتھٕے بوزٕنۍ اسہِ پزِ نہٕ انگریٖزی یا باقٕے بٲتھ بوزٕنۍ کیٚنہہ کیازِ کہِ سٲنۍ ماجہِ زٮ۪و چھِ کٔشیٖر اسہِ پزِ کٔشِ کٲشر پٲٹھی بٲتھ تہِ بوزٕنۍ کٲشِر پٲٹھی کتھ تہِ کرٕنۍ